ہیٚلو سلام علیکُم آ یہِ چھِ حظ وسیٖم راجا تۄہہِ حظ چھُو تۄہہِ اوسوٕ او اوترٕ ٲسوٕ تُہۍ پَکان لال چوک سایڈَس تہٕ تۄہہِ چھُو واریاہ اوٚوَر سُپیٖڈِنٛگ کٔرمٕژ کہِ تَمہِ کہِ وجہ تۄہہِ اوٚور سُپیٖڈِنٛگ چھَو تۄہہِ واریاہ یۄس تۄہہِ سِکوٗٹی ٲسوٕ اَتھ چھُو تۄہہِ واریاہ تیز پٔکۍمٕتۍ اَمہِ کہِ وجہ سۭتۍ چھُو تۄہہِ آمُت چالان ژَٹنہٕ تہٕ تۄہہِ چھُو پانٛژھ ہَتھ رۄپیہِ چالان تۄہہِ چھُو یہِ کَرُن اَدا

نہَ مَسلہٕ چھُنہٕ حظ اگر کانٛہہ ووٗمٮ۪ن آسہِ وَتہِ مطلب مَستوٗرات چھِ آسان بَچہِ چھِ آسان یِمَن ہُنٛد چھُنا خیال تھاوُن یِم تہِ چھِنا اِنسان یِم یِم چھِنا تھَوُن خیال اگر یِمَن زَن ڈز آو یا کیٚنٛہہ آو پَتہٕ چھِ ہاسپِٹَل گژھُن تَتھ تہِ چھُو تۄہی چارٕج پَتہٕ بَرٕنۍ پَتہٕ کوٗتاہ چھِ زیٹھان یہِ مَسلہٕ پَتہٕ چھَو تۄہہِ پانسٕے پَتاہ مطلب کٕم کٕم سِنٮ۪اریٚو چھِ پَتہٕ بَنان اِسی لیے چھُ بہتر لۅت لۅت پَکُن وُچھ حظ وُچھ حظ یہِ اَزکَل چھُ کیمرا تُہۍ ما ہیٚکِو چھُپِتھ وُنکٮ۪نَس تُہۍ زَن پٔکہِو تہٕ مگر اَزکَل چھُ کیمرا تۄہہِ چھُو سورُے اَز مونیٖٹَر گژھان کَپٲرۍ کِتھٕ کٔنۍ کُس پکان تہٕ تۄہہِ چھُو آمُت باضٲبطہٕ ییٚتہِ چالان ؤسیٖم راجا بَٹھ کِس ناوَس پٮ۪ٹھ چھُ آمُت چالان یِم چھِو تۄہہِ پانٛژھ ہَتھ اَدا کَرٕنۍ تُہۍ چھِ تُہی کران وُچھ حظ وُچھ حظ یہِ ما چھِ یہِ ما چھِ اَز ؤنِو تُہۍ مےٚ کٔر غلطی پَگاہ وۅنہِ بیٛاکھ مےٚ کٔر غلطی یہِ چھُنا اَسہِ ژَٹُن کیٛازِکہِ یہِ چھُ سیفٹی خٲطرٕ کیٛازِ بَچہِ چھِ آسان بُزرٕگ چھِ وَتہِ پَکان تہٕ بَچہِ چھِ پَکان بُزرٕگ چھِ پَکان تہٕ امہِ کٮ۪و اگر کٲنٛسہِ ڈز آو موٚموٗلی کٲنٛسہِ کیٚنٛہہ لوٚگ پَتہٕ ڈیتھ تہِ ہیٚکہِ گٔژھِتھ پَتہٕ چھِ پَتہٕ چھَو تۄہہِ پَیی چلو ٹھیٖک چھُ بہٕ چھُس ییٚتی ریجسٹر کران مَگر کَمپُلینٛٹ چھِ تُہٕنٛدِ ناوٕ آمٕژ یوٚتَتھ وۄنۍ چھُس بہٕ یہِ ریجِسٹر کران بہٕ کَرٕ ڈِسمِس تہٕ اَتھ منٛز پانٛژھ ہَتھ رۄپیہِ چھِ یِم کَرٕ نہٕ بہٕ کینسل یِم کَرٕ بہٕ وۄنۍ کینسٕل مگر ہِسٹری منٛز روٗدوٕ تۄہہِ یہِ لیکھِتھ ییٚتہِ اگر تۄہہِ تۄہہِ چھُو وُنکٮ۪نَس بہٕ وَنہِ وارِنٛگ اَکھ میسیج سوزو بہٕ تۄہہِ وُنی تہٕ یہِ روزٮ۪و تۄہہِ گۄڈٕ یہِ علم کہِ یہِ اگر تُہۍ اَمہِ برٛونٛہہ اَمہِ امہِ پَتہٕ کانٛہہ یِژھ غلطی کٔرِو تَمہِ ساتہٕ چھُو تۄہہِ ڈَبُل تۄہہِ پے کَرُن پَتہٕ

یہِ گوٚو مطلب یہِ ما ہٮ۪کہٕ بہٕ ؤنِتھ یہِ چھُ یہِ چھِ سُپیٖڈ سیٚنسر چھِ اَسہِ باضٲبطہٕ یِم چھِ آمٕتۍ نیٚبرٕ پٮ۪ٹھٕ منٛگناونہٕ یِم چھِ کَران پوٗرٕ سٮ۪نٕس کٔمِس کۭژاہ سُپیٖڈ چھِ تہٕ آیِنٛدٕ کٔرۍزیوٚ

چلو چلو چلو چلو وۅنۍ چھُ تہٕ وۅنۍ چھُ وُنکٮ۪س ٹایمَس چھُو نہٕ تۄہہِ کِہیٖنٛۍ آیِنٛدٕ کٔرۍزیٚو نہٕ یِتھٕ کٔنۍ کِہیٖنٛۍ نَتہٕ گژھٮ۪و تۄہہِ ڈبُل پےَ پتہٕ تی حظ ٹھیٖک چھِ حظ چلو چلو چلو بِہِو چلو بِہِو سلام